ونٛدس منٛز چھُ ساروی کھۄتہٕ مُشکِل ژوٗنٛٹھۍ کُل تِکیازِ اتھ چھُ ونٛدس منٛز اکھ چیٖز گژھان ییٚلہِ شیٖن پیٚو زیادٕ یا چھُ ہؠکان یہِ پھٹِتھ اَمہِ چہِ لچھ ہؠکان فٹِتھ یا چھُ اتھ گگُر لگان اتھ چھِ پراپر گُڑٲے پؠوان کرٕنۍ أنٛدۍ أنٛدۍ پؠوان کُلِس کھنُن تَمہِ سۭتۍ چھُنہٕ اتھ گگُر لگان کینٛہہ وۄنۍ اَمہِ باوجوٗد اگر گگُر لگہِ تَمیُک خیال چھُ تھاوُن گگر دوہ چھُ تھاوُن ریٹال چھُ دُکانن پؠٹھ ایویلیبٕل ریٹال چھُ چھُ تھاوُن اَتھ یا ژیرٕ کُنہِ ییٚلہِ أسۍ پایونٛد کَرو نٔیِس مطلب گرٛافٹ کرو نٔیِس کُلِس تَتھ چھُ پیوان خیال تھاوُن پھٔٹہِ شیٖن اگر پیٚو زیادٕ یِم پھٔٹہِ نۄقصان گژھِ یا کاوو ہُنٛد خٲطرٕ جاناوارَن خٲطرٕ یِم بیٚہن اَتھ پؠٹھ تَتھ چھِ پؠوَان یِم پرکاشنٕے نِنۍ تَتھ چھِ پؠوَان أندۍ أنٛدۍ باٹھ تھاوُن کھڑا کٔرِتھ یُس یہِ اگر جاناوار یہِ سُہ بیٚہہِ أتھۍ باٹھس پؠٹھ عرس واتان زیادٕ نۄقصان کینٛہہ